آ یُس یہِ اوٚوَر کرٛاوڈِنٛگ چھِ آسان وٕنۍکٮ۪نَس ہاسپِٹَلَن منٛز یہِ چھِ واریاہ آسان کہِ پَکنُے چھِنہٕ بَنان ہاسپِٹَلو مٔنٛزۍ دوٚیِم چیٖز چھِ آسان لانٛگ لاینہٕ چھِ آسان ہاسپِٹَلَن منٛز زیچھِ زیچھِ لاینہٕ چھِ آسان اَمیُک کارَن چھِ کہِ یُس کَنسِوکیو کَسِکیونٕس یا چٮ۪لینٛجٕس کیٛاہ ہٮ۪کَن گٔژھِتھ بیٚیہِ کیٛاہ پیشنٛٹٕس چھِ یِوان یہِ چھِ آسان اَمہِ سۭتۍ ہٮ۪کہِ پیشنٛٹَس نۄقصان وٲتِتھ کہِ کانٛہہ اٮ۪مَرجنسی پیشنٛٹ آسہِ سُہ ہٮ۪کہِ نہٕ صحیح وقتَس پٮ۪ٹھ ڈاکٹرَس نِش وٲتِتھ کیٚنٛہہ دٔیم چیٖز چھِ اَمیُک کارَن یِہوٚے کہِ یُس یہِ ڈاکٹری حِساب چھِ وٕنۍکٮ۪نَس یورٕ گامَن منٛز سُہ چھِ یِم چھِ یِوان زیٖرۍ ڈیوٗٹی اَگر یِم وقتَس پٮ۪ٹھ یِن ڈیوٗٹی وقتَس پٮ۪ٹھ دِن ڈیوٗٹی یہِ لایِن سَچ اے لاینہٕ یِم زیچھِ لاینہٕ چھِ یِم روزَن نہٕ کِہیٖنۍ یہِ اوٚوَر کرٛاوڈِنٛگ گژھِ نہٕ کِہیٖنۍ اَمیُک اَگر زِمہٕ دار چھِ سُہ چھِ اٮ۪ڈمِنِشٹرٛیشَن ہَسپتال اٮ۪ڈمِنِشٹرٛیشَن اَمیُک زِمہٕ دار یِم ڈاکٹر پرٛایویٹ کران چھِ وٕنۍکٮ۪نَس کِلنِکَن پٮ۪ٹھ کٲم کَہَن کَہَن بَجَن تامَتھ پتہٕ چھِ کَہہِ ساڑِ کَہہِ یِوان اور ہُتہِ چھِ آسان زیچھِ لاینہٕ گٔمژٕ تَمہِ سۭتۍ چھِ آسان کرٛاوڈِنٛگ گٔمٕژ یِم تَتہِ واریاہ سُہ چھِ اَکھ ریٖزَن کہِ کرٛاوڈِنٛگ کیٛازِ چھے گژھان بہٕ اَسہِ چھِ وٕچھمُت پانہٕ کرٛاوڈِنٛگ اَکہِ دۄہ اوسُس بہٕ پانہٕ ییٚمہِ ساتہٕ بہٕ گوس ہاسپِٹَل مےٚ اوس ڈاکٹرَس نِش وٕچھناوُن تیٖژاہ ٲس کرٛاوڈِنٛگ گۄڈٕ پے مےٚ کرٛاوڈِنٛگ مٔنٛزۍ سفر کَرُن پتہٕ پیوٚو مےٚ واتُن ڈاکٹرَس نِش یُتھُے بہٕ تَتٮ۪تھ ووتُس مےٚ چھِ پتہ مےٚ چھِ اَژُن سیوٚدُے ڈاکٹر نِش اَتہِ وٕچھ مےٚ زیٖٹھ لاینا اَکھ دوٚپُکھ ہے ژےٚ چھی روزُن لٲنہِ منٛز بہٕ گوس مجبوٗر بہٕ وَنو تۄہہِ صحیح کَتھ بہٕ گوس مجبوٗر مےٚ دوٚپ یے ییٚتہِ چھِ یہِ چھِ ژورَن تام کٲم زیٖٹھ لایِن ٲس أڑۍ ٲسۍ بِہِتھ لاینہِ منٛز پتھر أڑۍ ٲسۍ کھڑا یِتھَے کٔنۍ ٲسۍ ترٛاوان أکی أکۍ أکی أکۍ تہٕ أتھۍ منٛز تہٕ بہٕ تہِ روٗزُس لاینہِ منٛز یُتھُے بہٕ لاینہِ منٛز روٗدُس منٛزٕ بَجے یِہوٚے اَکھ ہِش بجے دوٚپُکھ ڈاکٹر گوٚو لنٛچ کرنہِ وٕنۍ چھِ لایِن تٔتی نَس مےٚ کٔر کٲم مےٚ تُج یہِ چِٹھۍ مےٚ ژھٕنۍ یہِ حقیقت چھو یہِ مےٚ ژھٕنۍ یہِ أتۍ یِمَن تھی ژٔٹِتھ ووٚتھُس تہِ آوُس گَرٕ پتہٕ گوس بہٕ بیٚکہِ دۄہ پرٛایویٹ ڈاکٹرَس تہِ گوس بہٕ مجبوٗر پرٛایویٹ ڈاکٹَرس گژھنہٕ خٲطرٕ بہٕ چھُس وَنان یُس یہِ یِم سِٹٮ۪پ چھِ یِم گژھَن گژھٕنۍ کٔلیَر اَسہِ اَسہِ گژھِ ہے نہٕ پیوٚن لانٛگ لاینَن منٛز روزُن کیٚنٛہہ أسۍ گژھو نہٕ مجبوٗر گژھٕنۍ کیٚنٛہہ پرٛایویٹ ڈاکٹَرن گژھنہٕ خٲطرٕ اَکھ غریٖب کیٛاہ کَرِ اَکھ غریٖب شخص ییٚمِس نہٕ رۄپیہِ دَہ آسَن چَنٛدَس پتہٕ گژھِ سُہ پرٛایویٹ ڈاکٹرَس نِش کہِ یُس یہِ مےٚ ونٛنُک غرض چھُ مےٚ یی کہِ یُس یِم زیچھٕ لاینہٕ چھےٚ وٕنۍکٮ۪نَس ہَسپتالَن منٛز کارَن چھُ یِہوٚے اَمیُک کارَن چھُ یِہوٚے ڈاکٹَر ژیٖرۍ یُن بیٚیہِ چھِ اَسہِ وٕچھمٕژ یہِ ویٹ چھِ پٮ۪وان ٹایِم کَرُن یِم ہاسپِٹَلَن منٛز واریاہَس کالَس چھِ پٮ۪وان انتظار کَرُن ڈاکٹَر سُنٛد تہٕ کانسِکیونٕس چھِ لاسٹَس یی نیران یا ژَلہِ یہِ پیشنٛٹ گژھِ یہِ مجبوٗر رۄپیہِ دَہ کُنہِ جایہِ قرض کرنہٕ خٲطرٕ بیٚکِس ڈاکٹَرَس پرٛایویٹ ڈاکٹَرس گژھنہٕ خٲطرٕ نَتہٕ چھِ أمِس جانَس پٮ۪ٹھ آسان خطرٕ أمِس چھِنہٕ سُہ ٹرٛیٖٹمٮ۪نٛٹ واتان کِہیٖنۍ تہٕ بیٚیہِ چھِ پتہٕ ییٚلہِ زیوٗٹھ لاینہٕ ڈاکٹَر زٕ ژور پانٛژھ گژھَن آسٕنۍ پانٛژَن روٗمَن یِمَن پیشَنٛٹَن وٕچھنہٕ خٲطرٕ تَتہِ چھِ آسان ڈاکٹَر زٕ سُہ تہِ چھُ تھَکان تَتٮ۪تھ تہِ وَنَو اِنجَسٹٕس چھِ ڈاکٹَرس سۭتۍ تہِ گژھان سُہ تہِ چھُ تھکان واریاہ تَن یہِ تَمہِ سۭتۍ تہِ چھِنہٕ أکِس پیشَنٛٹَس ٹرٛیٖٹمٮ۪نٛٹ سیوٚد واتان کِہیٖنۍ یِم چیٖز گژھَن دوٗر گژھٕنۍ ہاسپِٹَلَن منٛز یہِ کرٛاوڈِنٛگ گژھِ ہے دوٗر گژھٕنۍ یہِ اٮ۪ڈمِنِسٹرٛیشَن گژھِ ہے اَمہِ خٲطرٕ سِٹٮ۪پٕس تُلٕنۍ کہِ کرٛاوڈِنٛگ کَرو نہٕ ہاسپِٹَلَن منٛز زیادٕ کِہیٖنۍ لوٗکھ تہِ چھِ زِمہٕ دار لوٗکھ تہِ چھِ زورٕ کران کرٛاوڈِنٛگ بہٕ کھالنہٕ سورُے خطا ڈاکٹَرنٕے یوت کیٚنٛہہ نہ لُکھ تہِ چھِ کران کرٛاوڈِنٛگ جان بوٗجھ کے پیشَنٛٹ آسان بٮ۪مار دَہ آسان پکان سۭتۍ بَہہ آسا سورٕے آسان گام پکان تِتہِ گژھِ نہٕ گژھُن کیٚنٛہہ پیشنٛٹ چھِ بٮ۪مار نفر زٕ ژور پانٛژھ گژھَن سۭتۍ پتہٕ زٕ روزنا تَتہِ کہِ اَکھ روزیٛا تَتہِ یا زٕ تہِ تھاوو تَتہِ باقٕے گژھَن جلدی گَرٕ کھسٕنۍ تاکہِ اَکھ سُہ بیٛاکھ گژھے نہٕ اَمہِ سۭتۍ سفر کِہیٖنۍ کرٛاوڈِنٛگ سۭتۍ یُس یہِ کرٛاوڈِنٛگ گژھان چھِ تہٕ دوٚیِم چیٖز کہِ ڈاکٹَرن پَزِ ٹایمَس پٮ۪ٹھ یُن تَمہِ سۭتۍ بَچہِ کرٛاوڈِنٛگ ایرِیاہَن منٛز اَگر یِم ٹایِمَس پٮ۪ٹھ یِن تہٕ یہِ بَجہِ لٲنہٕ گژھَن نہٕ تیٚلہِ یہِ اَتہِ کِہیٖنۍ گٔے یہِ دوٚیِم چیٖز کہِ لُکَن تہِ پَزِ احتیاط کَرُن تہٕ بیٚیہِ پَزِ گورمٮ۪نٛٹَس اَکھ سِٹٮ۪پ نیُن اِنشیٹِو نیُن تاکہ یِتھٮ۪ن چیٖزَن نِش بَچو أسۍ یہِ لانٛگ کرٛاوڈِنٛگ یا کرٛاوڈِنٛگ گژھنہٕ یا زیچھِ لٲنَن منٛز روزُن یِمَو چیٖزو نِش بَچَو أسۍ او کے